گاندربلس منٛز چھِ واریاہ وۄپداوان گژھان پیداوار چھِ گژھان تتہِ چھِ یِوان زیادٕ دانہِ مکٲے گلاس تہٕ بیٚیہِ چھِ تتہِ ٹنگ بیٚیہِ چھِ تتہِ دچھ بیٚیہِ چھِ تتہِ دوٗنۍ یِہنٛز یِہنٛز پیداوار چھِ تتہِ زیادٕ یِم فصَل چھِ یوان زیادٕ وۄپداونہٕ تتہِ ییٚمِچ کَتھ کَرو دانِچ دانیٚس چھ گژھان کہِ یِتھُے کینہہ سوٗنت کال چھِ واتان زمٔیٖنس منٛز چھِ لَگان واریاہ یِم چھِ یِوان داندٕ ہُرۍ چھِ یِوان لاگنہٕ یا ٹریکٹر چھِ یوان ٹریکٹر چھِ یوان لاگنہٕ کَران چھ گۄڈٕ زٔمیٖن اکہِ طرفہٕ کیاہ تتھ منٛز کیاہ چھُ آسان گۄڈٕ چھُکھ آسان ہردٕ چھُکھ آسان بیول وومُت کُنہِ کانٛہہ چھ ووان سٕنٛزٕر کُنہِ چھِ ونان ووان گاسہٕ بیول سُہ چھِ سُہ گاسہٕ بیول لوٗنِتھ چھِ پَتہٕ یا سنٛدِج چۄمبِتھ چھِ پَتہٕ پٚیوان نایہِ سرٕ زٔمین شیرنہِ تہٕ بیٚیہِ چھِ یِوان بیول ترٛاونہٕ بیول چھُ یوان آ یِتھُے بیول چھِ یِوان ترٛاونہٕ تیٖتِس کالس چھِ کَران زٔمیٖن ٹھیٖک کانٛہہ اَکھ تتھ چھِ وَنان تھٔج نٲر تھٔج نٲر چھِ آسان اَکھ زٔمیٖنُک ٹُکڑٕ یتھ منز سا کٲنٛسہِ کۭتیاہ کنال سٲنۍ کِنۍ چھِ گاندربل کِنۍ چھِ أکِس زٔمیٖن أکِس ٔزمیٖن دہ مرلہٕ یُم زٔمیٖن آسن تتھ چھِ وَنان اَکھ کنال أکِس ییٚمِس ییٖتیاہ کنال آسہِ سُہ چھُ تَمہِ آیہِ پَنُن بیول ووان پَتہٕ چھِ یِوان سُہ بڑٕ چِکہٕ چاوٕ سَان بیول وونہٕ تٔہر چھِ یِوان گرو منٛز کڑنہٕ شُرۍ چھِ یوان نِنہٕ پَتہٕ چھِ یوان سُہ پَتہٕ پَتہٕ چھِ یوان سُہ بیول وونہٕ بیول ؤوِتھ چھُ پتہٕ تتھ پٮ۪وان واریاہ زیادٕ مہنت کرٕنۍ تتھ منزچھِ یِوان نیٚندٕ فرٹلایزر چھِ یِوان ترٛاونہٕ یٖتِس کالس دانہِ چھ بنان اک اکٹوٗبر نوومبرس منز چھِ یِوان سارنٕے جاین لگ بگ دانہِ لوننہٕ پَتہٕ چھُ سُے دانِہ یِوان چۄمبنہٕ أڈۍ چھِ پَتہٕ ژھٹان أڈۍ چھِ پَتہٕ توٚمُل ژھٹان أڈۍ چھِ یِمَن زیٛادٕ زٔمیٖن چھِ آسان تِم چھِ سُہ تھاوان تٔتی سُہ تہِ چھِ یِوان بَڑٕ اکہِ تیٚہوار کہِ پٲٹھۍ چھُ تتہِ یِوان گاندربلس منٛز دانہِ لونُن چۄمبُن یوان مناونہٕ تٔتھۍ دوران چھِ یِوان تتہِ بانڈی پوٗرٕ ضلعہٕ پٮ۪ٹھ چھِ یوان تور گٲرۍ تِم چھِ تتہِ نِوان تہٕ دانہِ چۄمبِتھ چھ دانہِ توٚمُل کٔڑِتھ چھِ واریاہن گامَن منز یہِ تہِ یِم تہِ یِوان مذہبی تیٚہوار کہِ گۄڈنیُک توٚمُل کھیٚمو تُمنٕے تیٚہوارن پٮ۪ٹھ پَتہٕ چھِ یِوان ٲڈۍ چھِ تِم کَران أڈۍ چھِ کران کٲم تِم چھِ سُہ توٚمُل تِم دانہِ مُنِتھ توٚمُل کٕنان أڈۍ چھِ کٕنان دانہِ اِتھٕے کٔنۍ اِتھ کٔنۍ چھِ گژھان دانِچ باقٕے چھِ تتہِ آسان ڈوٗنۍ چھِ آسان جوٗن جُلاے اگسٹس منز چھِ ڈونٮ۪ن ہٕنٛز پیداوا گژھان